اَسَلامُ علیکُم وَرحمتہ اللہِ وَبَرَکاتہوٗ مےٚ حظ اوس ہمالیہ یُک اَکھ پرٛوڈَکٹ اٮ۪مَزان پٮ۪ٹھ آرڈر کوٚرمُت ییٚمیُک پرٛایِز فور ہینٛڈرَنٛڈ نایِنٹی تام اوس یُس گۄڈنٮ۪تھ واریاہ اَصٕل اوس بہٕ ٲسٕس سۄ پنٛنہِ سِکِن پٮ۪ٹھ لگاوان مےٚ ٲسۍ تمہِ سۭتۍ مطلب واریاہ اَصٕل رِزَلٹٕس ملان تہٕ سُہ اوس واریاہ اَصٕل پرٛوڈَکٹ ہِمالیہ کَمپٔنی ہُنٛد ٲس پرٛوڈَکٹ تِم سُہ اوس مےٚ گۄڈنٮ۪تھٕے کَرے مےٚ سُہ آرڈر گۄڈنیُک تمہِ پَتہٕ مےٚ باسیو سُہ واریاہ زیادٕ اَصٕل پرٛوڈَکٹ تہٕ تمہِ سۭتۍ اوس اَصٕل مطلب نٔتیٖجہِ نیران یَپٲرۍ لگاوان اوس مےٚ اوس بُتھ واریاہ زیادٕ خراب آسان روزان تاوٕ کہِ وَجہ سۭتۍ ییٚمہِ ساتہٕ ییٚمہِ کِنۍ مےٚ پَتہٕ ہِمالیہ فیس جَل یوٗز ٲسٕس کَران گۄڈنٮ۪تھ اوس مےٚ سُہ واریاہ زیادٕ اَصٕل باسان لیکِن تمہِ پَتہٕ کوٚر مےٚ سۄ دٔیمہِ پھِر آرڈر یُس ییٚلہِ مےٚ سُہ آرڈر کوٚر تہٕ تَمیُک یُس ڈِلؤری باے اوس اَکھ واتنو تٔمۍ سُہ لیٹ گۄڈنٮ۪تھ واریاہ زیادٕ لیٹ کوٚر تٔمۍ تَتھ واتناونَس منٛز یُتھُے تٔمۍ سُہ واتنو کہِ تَتھ اوس واریاہ زیادٕ پرٛیس گوٚمُت سُہ اوس تَتھ اوس یُس پیکِنٛگ ٲس تَتھ سُہ ٲس نہٕ تَتھ اَصٕل کٔرِتھ کِہیٖنۍ تمِچ پیکِنٛگ ٲسۍ واریاہ زیادٕ خراب یُس سُہ واریاہ زیادٕ تَتھ سُہ اوس نٮ۪برکِنۍ تہِ اوس تَتھ اَصٕل پیک کِہیٖنۍ تہِ گۄڈنٮ۪تھٕے کوٚر یہِ تٔمۍ سُہ تَتھ وا سُہ واتنَس منٛز گوٚو واریاہ زیادٕ واریاہ زیادٕ وقت لوٚگ یُس تمیُک ڈِلؤری باے اوس تمہِ پَتہٕ ییٚلہِ مےٚ سُہ یوٗز کوٚر سُہ پرٛوڈَکٹ تہٕ مےٚ بَنیٛو نہٕ سُہ مَتھنُے کِہیٖنۍ تہِ مےٚ گٔے واریاہ زیادٕ سِکِن خراب تمہِ پرٛوڈَکٹ سۭتۍ سُہ پرٛوڈَکٹ یوٗز کَرںہٕ سۭتۍ جَل یوٗز کَرنہٕ سۭتۍ گٔے مےٚ واریاہ زیادٕ سِکِن خراب مےٚ لٔگۍ بٕلیک ہٮ۪ڈٕز وایِٹ ہٮ۪ڈٕز بٔتھِس پٮ۪ٹھ نٔنۍ نیرنہِ یِم کَنۍ مےٚ واریاہ زیادٕ پرٛابلِم پیٚیہِ فیس کَرٕنۍ تمہِ پَتہٕ چھُس بہٕ وَنہِ یَژھان یہِ پرٛوڈَکٹ اٮ۪وایِڈ کَرُن کیٛازِکہِ أمۍ واتنو مےٚ واریاہ زیادٕ نۄقصان بہٕ چھس نہٕ وۄنۍ یَژھان یہِ دُبارٕ یوٗز کَرُن کِہیٖنۍ تہِ یِم اَمِکۍ کیٛازِکہِ اَمِچ کَمپٔنی تہِ چھَنہٕ اَصٕل کِہیٖنۍ تہِ اَتھ چھِ ڈُبلِکیٹ اَتھ چھِ یُس ناو سُہ چھِ اَتھ اَصٕلی تہٕ منٛز چھِ یہِ پَتہٕ ڈُبلِکیٹ امِچ کالٹی تہِ چھَنہٕ اَصٕل کِہیٖنۍ تہِ یہِ چھِ واریاہ زیادٕ خراب کالِٹی ہُںٛد پرٛوڈَکٹ یِوان آز مارکیٹَس مںٛز امیُک پرٛایِز سُہ تہِ چھِ واریاہ زیادٕ ہاے گوٚمُت وۄنۍ تہٕ وۄنۍ چھُنہٕ یہِ اَتھ زیادٕ استعمال تہِ نہٕ لُکھ کَران کِہیٖنۍ تہِ کیٛازِکہِ یہِ چھِ وۄنۍ ڈُبلِکیٹ مارکیٹَس منٛز آمُت امہِ سۭتۍ چھُ واریاہ زیادٕ سِکِن خراب گژھان واریاہ زیادٕ اِفٮ۪کٹ چھِ امِکۍ واریاہ زیادٕ اَثر چھِ امِکۍ سِکِنہٕ پٮ۪ٹھ پٮ۪وان ییٚمہِ سۭتۍ واریاہ مُشکلات چھِ یِوان اَسہِ یہِ پرٛوڈَکٹ وۄنۍ یوٗز کَرنَس منٛز وۄنۍ چھس بہٕ یَژھان یہِ پرٛوڈَکٹ پوٗرٕ پٲٹھۍ اٮ۪وایِڈ کَرُن امہِ بَدلہٕ چھس بہٕ وۄنۍ یَژھان بیٚیہِ کینٛہہ بیٚیہِ کانٛہہ کُنہِ کَمپٔنی ہُنٛد پرٛوڈَکٹ یوٗز کَرُن وٕ چھس بہٕ یَژھان کِلیٖن اینٛڈ کٔلیَر یُس فیس جَل چھُ آسان سُہ چھِ واریاہ اَصٕل وۄنۍ چھس بہٕ سُے یَژھان یوٗز کَرُن یہِ پرٛوڈَکٹ یُس ہِمالیَن فیس جَل چھُ یہِ چھِس نہٕ بہٕ وۄنۍ یَژھان یہِ چھس نہٕ بہٕ وۄنۍ یَژھان استعمال کَرُن کِہیٖنۍ تہِ وۄنۍ چھس بہٕ یَژھان یہِ اٮ۪وایِڈ کَرُن وۄنۍ چھس بہٕ یَژھان کانٛہہ نوٚو پرٛوڈَکٹ یوٗز کَرُن کیٛازِکہِ یہِ پرٛوڈَکٹ چھِنہٕ ٹوٹَل اَصٕل کِہیٖنۍ تہِ یہِ چھِ واریاہ زیادٕ خراب حَدٕ کھۄتہٕ زیادٕ خراب امہِ سۭتۍ گٔے مےٚ واریاہ زیادٕ پرٛابلِم پیٚیہِ مےٚ امہِ سۭتۍ فیس کَرٕنۍ گۄڈنٮ۪تھٕے گوٚو مےٚ لٔگۍ مےٚ امہِ سۭتۍ واریاہ زیادٕ ریشٕز بٔتھِس تمہِ پَتہٕ اوس نہٕ مےٚ بَنان نیرُن کِہیٖنۍ تہِ کُنہِ اَنٛدٕ یہِ فیس جَل اوس نہٕ مےٚ ٹوٹَل بَنان مَتھنُے کِہیٖنۍ تہِ وۄنۍ چھس نہٕ بہٕ یوٗز کَران کِہیٖنۍ تہِ وۄنۍ چھس بہٕ یَژھان زانٛہہ ہَے تہِ یوٗز کَرُن چھِنہٕ مےٚ زانٛہہ یوٗز کَرنُے وۄنۍ وۄنۍ چھِ مےٚ اَکُے پرٛوڈَکٹ یوٗز کَرُن سُہ گوٚو کِلیٖن اینٛڈ کٕلیَر سُہ چھِ واریاہ زیادٕ اَصٕل تمِچ کالٹی تہِ چھِ اَصٕل تمِچ یُس بہٕ چھس یَژھان وۄنۍ ایٚچ اینٛڈ ایٚم پٮ۪ٹھ یُس پرٛوڈَکٹ کِلیٖن اینٛڈ کٕلیَرُک پرٛوڈَکٹ آرڈر کَرُن کیٛازِکہِ سُہ چھِ واریاہ اَصٕل پرٛوڈَکٹ تہٕ وۄنۍ تمِچ کالٹی تہِ چھِ حَدٕ کھۄتہٕ زیادٕ اَصٕل آسان سُہ کوٚر مےٚ اکہِ دۄیہِ لَٹٮ۪ن یوٗز تمہِ سۭتۍ مِلے مےٚ واریاہ اَصٕل رِزَلٹٕس وۄنۍ چھس بہٕ کَنٹِنیوٗ ہے یَژھان سُہ یوٗز کَرُن وۄنۍ چھُنہٕ مےٚ یہِ یوٗز کَرنُے کِہیٖنۍ تہِ